وعلیکُم اسلام چھِو ٹھیٖکٕے اہن حظ ٹھیٖک تُہۍ چھِو سٲری ٹھیٖک اہن حظ ٹھیٖک کیٛاہ چھِو کَران ٹھیٖکٕے چھِو اہن حظ کیٛازِ خٲرٕے چھا مےٚ نِش چھِ اکھ گاوا بیٚیہِ ڈیٚلشیس بیٚیہِ کُلوٗ بیٚیہِ کٕرٛمزن یِم چھِ ساریٚے اصٕل وۅنۍ چھِ کٕرٛمزن اصٕل پَہم بیٚیہِ کیٛاہ یہِ چھُ گژھان پٲنٛژھ ترٛہہ رۄپیہِ اکھ کُل کُلوٗ کُلۍ چھِ گژھان پانٛژھ شیٚٹھ رۄپیہِ اہن حظ آ یِہَے چھُ چلان زیادٕ وۅنۍ چھِ یہِ پٲنٛژھ ترٛہہ رۄپیہِ کٕنان تۄہہِ نیٖتو ژَتجی ہے بیٚیہِ کیٛاہ وۅنۍ یِتھٕ پٲٹھۍ تۄہہِ باسہِ ؤلِو کیٚنٛہہ چھُنہٕ پرواے باقٕے چھِوا ٹھیٖک اہن حظ آ ؤلِو کیٚنٛہہ چھُنہٕ پرواے تُہۍ یِِیِو تہٕ ٲسۍ تھاوہو پانٛژھ ترٛہہ رۄپیہِ ووٚنمو پتہٕ دیٖتو تُہۍ ژَتجی ہے اچھا وۅنۍ وٕچھِو تُہۍ تُہۍ وٕچھِو پانٕے کِتھۍ کیٛاہ چھِ پتہٕ وٕچھِو کیٚنٛہہ چھُنہٕ پرواے اہن حظ آ کٕرٛمزنٕے چھُ اصٕل زیادٕ گژھان

اچھا کیٚنٛہہ چھُنہٕ پرواے پگاہ ییٖزیٚو تُہۍ تہٕ نیٖزیٚو اچھا بِہِو خۄدایس حوالہٕ